أسۍ چھِ بٕلیک سایِل یۄس نٮ۪چرَل سۄیِل چھِ آسان اَسہِ کٔشیٖرِ منٛز تٔتھۍ پٮ۪ٹھ ژوٗنٛٹھۍ کُلۍ وۄبداوان تہٕ تَتھ چھِ أسۍ پَتہٕ کھاد تراوان یۄس مارکیٹَس منٛز چھِ میلان بیٚیہِ چھِ أسۍ تَتھ پَنُن گَرَس منٛز یُس اَسہِ چاروایَن ہُنٛد گُہہ چھُ نیران تہٕ سُہ چھِ أسۍ تراوان تَتھ تَمہِ سۭتۍ چھِ یِم واریاہ گروتھ کران کُلۍ تہٕ بیٚیہِ چھِ اَصٕل فصٕل دِوان